ہیٚلو السَلام علیکُم ٹھیٖک چھُو حظ مےٚ حظ اوس یَتھ کَمرَس أکِس کیُت ٲں قٲلیٖن ضرورت دٔہ بے باہ چھا حظ اَتہِ کانٛہہ مگر کَلر گژھہِ آسُن میروٗن کَلر چھا حظ اَدٕ حظ ٹھیٖک حظ چھُ السَلام علیکُم